بیشتر یِم پرابلمٕز چھِ پیوان ڈِفکَلٹیٖز فیس کَرٕنہِ پَنُن یُس یہِ اٮ۪گرِکَلچُرَل کٔلوٗز مارکیٹس منٛز واتناونہٕ خٲطرٕ اکھ اَتھ منٛزچھُ یِوان روڑٕس چھِ نہٕ تَمہِ بَنابنہٕ ییٚنہٕ کیٚنہہ یا یُس یِہُند پرایس چھُ سُہ چھُنہٕ پَتہٕ تَمہِ آیہِ یِوان یِوان مَعیٲری قۭمَتھ چھُنہٕ یِمن یِوان دِنہٕ کیٚنہہ تہٕ اَتھ منٛز چھِ کیٚنٛہہ ڈِفَکیلٹیٖز یِم یِمن فیس چھِ پیوان کَرنہِ